مےٚ اوس رَنُن مُختلِف مختلِف چیٖز بَناوٕنۍ واریاہ زیادٕ شوق بہٕ ٲسٕس دَپان بہٕ کَرٕ ہا یہِ پنٕنِس کاروبارَس منٛز اِستعمال مگر مےٚ ٲسۍ نہٕ گَرٕکۍ دِوان گۄڈٕ ساتھ کِہیٖنٛۍ ییٚلہِ مےٚ گَرِکٮ۪ن ووٚن دوٚپمَکھ مےٚ چھُ شوق رَنُن مگر بہٕ چھَس یَژھان اَمہِ پَنٕنہِ شوقہٕ سۭتٮ۪ن پَنُن کانٛہہ کاروبار کھڑا کَرُن میٛانٮ۪و گَرکٮ۪و ووٚن دوٚپُکھ ژٕ ہیٚککھ نہٕ کٔرِتھ کِہیٖنٛۍ نہٕ پَتہٕ ووٚن مےٚ گَرِکٮ۪ن دوٚپمَکھ بہٕ دِمَو تۄہہِ واریاہَن قٕسمَن ہٕنٛدۍ چیٖز بَنٲوِتھ دوٚپمَکھ تُہۍ وُچھو گۄڈٕ أہُنٛد ٹیٚسٹ کٮُ۪تھ آسہِ یِمَن چیٖزَن کٮُ۪تھ مَزٕ آسہِ پَتہٕ ؤنِو مےٚ تُہۍ یِم چھا چَلٕنۍ لایق کِنہٕ نہَ ییٚلہِ مےٚ گَرِکٮ۪و ووٚن دوٚپُکھ اَدٕ کیٛاہ ٹھیٖک چھُ بناو ژٕ کیٛاہ چھکھ ژٕ یژھان بَناوُن کیٛاہ کیٛاہ چھِی ژےٚ تگان بناوُن پَتہٕ کٔر مےٚ کٲم دوٚپ مےٚ گَرِکٮ۪ن مےٚ دِیو تُہۍ یِم یِم چیٖز أنِتھ یِم مےٚ پَنٕنِس اَتھ رَنٕنہٕ کِس شوقَس منٛز اِستعمال چھِ گژھان پَتہٕ لٲگۍ مےٚ مُختلف مُختلف چیٖز بَناوٕنۍ پَتہٕ ییٚلہِ مےٚ گَرِکٮ۪ن دِتۍ تم بنٲوِتھ دوٚپمَکھ تُہۍ وُچھُو ییٚلہِ میٛانٮ۪و گَرِ کیو تِم کھیٚے تِمن باسے تِم واریاہ زیادٕ اَصٕل تِمو دوٚپ یِم چھِ یِمن چھِ برابر تِتھُے مزٕ یوٗتاہ ریسٹورنٛٹ کٮ۪ن چیٖزَن چھِ آسان پَتہٕ کٔرۍ مےٚ پَنٕنۍ گَرِکۍ ماٹویٹ دوٚپکھ نہَ بہٕ چھَس دَپان بہٕ کھولہٕ ہا پَنُن کیٚنٛہہ کاروبار یَتھ منٛز بہٕ مُختلِف پکوان بَناوٕہا تہٕ باقٕے لوٗکھ کھیٚاوٕناوہاکھ پَتہٕ ووٚن مےٚ پَنٕنٮ۪و گَرکیو دوٚپُکھ اَدٕ کیٛاہ کیٚنٛہہ چھُنہٕ أسۍ کَرہوے ژےٚ اَتھ کاروبارَس منٛز مَدَتھ تہٕ پَتہٕ کٔر مےٚ کٲم لٲگۍ مےٚ گۄڈنٮ۪تھَنٕے گَرے بَناوٕنۍ کیٚنٛہہ چیٖز پَتہٕ ٲسۍ مےٚ پَنٕنے گامہٕ منٛز یِوان آ یِمن چیٖزَن ہٕنٛدۍ آرڈر تہٕ پَتہٕ ٲسٕس بہٕ گۄڈٕنٮ۪تھ پَننِسٕے گامَس منٛز یِمن چیٖزَن ہُنٛد آرڈر دِوان ییٚلہِ میٛانٮ۪و گامکیو لُکو باسیو نہَ أمِس چھُ واریاہ زیادٕ اَصٕل مَزٕدار چیٖز چھےٚ یہِ بَناوان أمۍ سٕنٛدِس اَتھَس منٛز چھُ واریاہ زیادٕ مَزٕ تہٕ یِمو کوٚر یہِ واریاہ زیادٕ پَسنٛد پَتہٕ کٔر مےٚ کٲم پَتہٕ کھُلو مےٚ اَکھ لۅکُٹ سِٹال اَکھ گَر نٮ۪برٕ کَنٮ۪تھَنٕے یِموٕے چیٖزو باپَتھ تہٕ پَتہٕ کٔر مےٚ کٲم پَتہٕ لٲگِن مےٚ واریاہ واریاہ زیادٕ لُکھ یِنۍ تہٕ یِمن چیٖزَن ہٕنٛز ڈِمانٛڈ لٲجِن بَڈنہِ پَتہٕ کٔر مےٚ کٲم وۅنۍ ٲسٕس بہٕ گَرِکٮ۪ن وَنان دَپان ٲسَکھ تُہۍ کٔرِو مےٚ مَدتھ بہٕ کھولہٕ ہا یہِ کُنہِ جایہِ کُنہِ پَبلِک جایہِ منٛز کھولاہا بہٕ ییٚتِنَسَن واریاہ یہِ یِم نہٕ کیٚنٛہہ یِم زَن مےٚ پَنٕنے گامٕکۍ ییٚتٮ۪ن آسَن بٔلکہِ باقیَن گامَن ہٕنٛدۍ لُکھ تہِ ہٮ۪کان تتنَسَن یِتھ تِم ہٮ۪کان یِم چیٖز کھٮ۪تھ تہٕ مےٚ تہِ یی ہا فٲیدٕ میٛون کاروبار تہِ بَڈِ ہے تہٕ لُکھ تُل ہن مُختلِف مُختلِف چیٖزَن ہُنٛد مَزٕ تہٕ ییٚلہِ مےٚ یہِ چیٖز لوٚگ سِٹارٹ کَرُن ییٚلہِ مےٚ یہِ پَبلِکَس منٛزَن پَتہٕ یہِ پَنُن یہِ پرٛوفیشَن لوگ سِٹارٹ کَرُن ییٚلہِ میانٮ۪و گَرکیو اَمیُک پَتہٕ رِزَلٹہٕ وُچھ تہٕ میٛٲنۍ گَرِکۍ گٔے واریاہ زیادٕ خۄش بہٕ چھَس باقین تہِ وَنان اَگر کٲنٛسہِ کیٚنٛہہ شوق آسہِ تِم تہِ کَرَن پَنُن ہُنَر کَرَن تِم اِستعمال باقین ہاوَن پَنُن پَنُن ہُنَر ہاوَن باقیَن تاکہِ تُہٕنٛز یہِ گژھِ نہٕ یُس تہِ تِمَن کانٛہہ شوق آسہِ سُہ گَژھِ نہٕ ضایہِ کِہیٖنٛۍ تہٕ بیٚیہِ بَڈاو دِن پَنٕنۍ فیملی کَرَن سَپورٹ پَنٕنۍ گَر کَرَن تِمَن اِنسانَس سَپورٹ یِمَن یہِ شوق آسہِ